سَبزار تہٕ واریاہ بٔڑۍ پہاڑ یِنۍ اسہِ بَچاونہٕ مطلب صاف صفٲیی لایک ییٚلہِ بَچٲیِتھ ییٖتِس کالَس نہٕ کیٚنٛہہ ٲں کانٛہہ گورمیٚنٛٹ طرفہٕ تِژھ ایٚتھارٹیہ ییہِ ہا یُس کیٚنٛہہ پابنٛدی لَگاوٕ ہا مثلاً کے طور پَر اگر سیاح چھِ یِوان تور ٹیوٗرِسٹہٕ چھِ یِوان تِمَن گَژھہِ آسٕنۍ تَتہِ کانٛہہ گَژھہِ آسٕنۍ تَتہِ گورمیٚنٛٹٕچ کانٛہہ تنظیٖم یُس نہٕ تِمَن دِیہِ ژھۄٹھ ترٛاونہٕ دِیَکھ کِہیٖنۍ نار زالنہٕ دِیَکھ کِہیٖنۍ ٲں پوٚلیوٗشَن تہِ نہٕ دِیَکھ کِہیٖنۍ ٲں ہَر کانٛہہ چیٖز چھُ مُنٲسِب ہر کانٛہہ چیٖز چھُ پاسِبٕل تیٚلہِ ییٚلہِ کیٚنٛہہ پابَندی ییہِ لَگاونہٕ اۭں نَتہٕ کَنہِ چھُ کانٛہہ تہِ مطلب دٔہو ہَتو منٛز آسَن پنٛژہ ظوٚن کہِ یِمن ضمیٖر وَنہِ کہِ اسہِ پَزِ نہٕ اَتیٚن خرٲبی کَرٕنۍ اسہِ پَزِ نہٕ ماحوٗل خراب کَرُن کِہیٖنۍ اسہِ پَزِ نہٕ ماحوٗل گَنٛدٕ کَرُن کِہیٖنۍ مگر پنٛژہ آسَن تِم خلق تہِ یِمَن نہٕ کانٛہہ پیٚیہِ فرق کِہیٖنۍ کہِ تِم آسَن کُنہِ جایہِ کیٚنٛہہ وٲرٲنی کَران تِم آسَن کُنہِ جایہِ کیٚنٛہہ پوٚلیوٗشَن تہٕ ژھۄٹھ سۄمبراوان تِمَن پَنٛژہَان لوکَن خٲطرٕ چھُ ضٔروٗری کہِ گورمیٚنٛٹ طرفہٕ یا پَبلِک ایٚویرنیٚس پرٛوگرامٕز کَرَن یا تَتیٚن گَژھہِ آسُن ضُروٗری کانٛہہ اگر کہِ کانٛہہ زَن تہِ کھیٖر بَوانی چھِ سِنٛدھ چھِ یۄس یۄس ییٚتہِ جایہِ چھِ تَتہِ گَژھہِ آسٕنۍ گورمیٚنٹ طرفہٕ ٹیوٗرِسٹ ڈِپاٹمیٚنٹُکٕے کانٛہہ تِمَن گَژھَن کٕلاس فورتھہٕ مُلٲزِم چھِ لاگان تمے آیہِ گَژھن تَتہِ تہِ آسٕنۍ کیٚنٛہہ مُلٲزِم یِم تِمَن وَنَن کہِ اَتہِ چھُنہٕ کِہیٖنۍ تِمَن پٮ۪ٹھ گَژھہِ آسُن جُرمانہٕ اگر کانٛہہ وُچھُکھ یہِ ژھۄٹھ ترٛاوان یا کیٚنٛہہ تہِ ماحولَس آزار واتناوان تِمَن پٮ۪ٹھ گَژھہِ صحیح پابنٛدی تہٕ جُرمانہٕ لَگُن یُتھ نہٕ تِم بیٚیہِ ہیٚکان یہِ اَکھ طٔریٖقہٕ تہٕ یہِ بیٚیہِ بیٚیہِ چھِ زیادٕ زانکٲری عوامَس منٛز بَڑاوٕنۍ کہِ أسۍ ہیٚکو پَنُن ماحول بَچٲیِتھ